اسلام علیکم ورحمتہ اللہ وبرکاتہ بہٕ چھَس اکھ فِزِیٖکل ایجوکیشن سٔٹوٗڈَنٹہٕ مےٚ چھ پَنُن اکھ گول یُس مےٚ بَچپَن پٮ۪ٹھ سیٹ چھُ تھومُت کٔرِتھ کیازِ کہِ مےٚ چھُ گِندُن واریاہ زیادٕ پَسند یہِ چھُ مےٚ اکھ خٲیِش اکھ کہِ اکھ ڈِزایِر اکھ یُس چھُ مےٚ سُہ چھُ مےٚ زیادٕ أتھی سَپوٹسس منٛز مےٚ چھُ ہمیشہ پٮ۪ٹھٕ ٲسٕس بہٕ یِہٕے سونچان کہِ یُس مےٚ مےٚ مےٚ اوس لۄکچہِ پٮ۪ٹھ مےٚ ٲسٕس مطلب زیادٕ پَسند کران گِندُن گِندُن ٲسٕس بہٕ حدٕ کھۄتہٕ زیادٕ پَسند کران کانہہ تہِ گیم ٲسٕس بہٕ سۄ ٲسٕس بہٕ گِندان یُس مےٚ پَنُن پٔرسٕنل گول چھِ یہِ چھُ مے یِہٕے کہِ بہٕ کرٕ بہٕ چھَس یَژھان پَنُن گول ایٚچیٖو کرُن بہٕ ٲسٕس بہٕ چھَس پرٛٮ۪تھ أسۍ چھِ یِم وِزِ تہِ کانہہ تہِ گیمٕز آسان کولجَس منٛز سکوٗلَس منٛز بہٕ ٲسٕس پرٮ۪تھ کُنہِ منٛز پاٹِسِپیٹ کران بہٕ ٲسٕس بہٕ چھَس ہمیشہ یُس زَن مےٚ چھُ فِزِکل ایجوکیشن سَبجیکٹ تہِ بہٕ چھَس یَژھان أتھی منٛز برونٹھ پَکُن تہٕ پَنُن یُس مےٚ گول چھُ یہِ چھَس بہٕ یَژھان ایٚچیٖو کَرُن مطلب کُنہِ تہِ حالتَس منٛز بہٕ چھَس اَتھ پٮ۪ٹھ واریاہ زیادٕ محنت کران پَنُن بہٕ چھَس یَژھان کہِ یُس مےٚ یہِ گول چھُ یہِ گژھِ مےٚ کُنہِ کِتھ تہِ کَنۍ مطلب گژھِ مےٚ یہِ حٲصِل گژھُن بہٕ چھَس واریاہ زیادٕ کوٗشِش کران اَمہِ خٲطرٕ أسۍ چھِ ہمے پرٮ۪تھ وِزِ چھِ أسۍ آسان گیمہٕ گِندان بیٚیہِ کہِ کران أسۍ چھِ مےٚ سۭتۍ چھُ واریاہ یِم باقٕے پاٹسِپیٹ یِم مطلب یَژھان چھِ یِمن مطلب واریاہ زیادٕ شوق چھُ تِم چھِ مےٚ سۭتۍ گِندان روزان مےٚ سۭتۍ چھِ تِم بہٕ چھَس تِم مطلب پانَس سۭتۍ کٲم کرناوان اَسہِ چھُ واریاہ زیادٕ اَمہِ خٲطرٕ چھُ اَسہِ موٹِویٹ موٹِویشن ملان سکوٗلن منٛز پَنٕنین گرن منٛز یِم اَسہِ کولیج کولیج سر چھِ تِم چھِ اَسہِ واریاہ زیادٕ سپوٹ کران اَمہِ خٲطرٕ تہٕ وۄنۍ چھَس بہٕ یَژھان یُس مےٚ اَصلی گول چھُ بہٕ مےٚ چھُ یِہٕے کہِ یہِ بہٕ یَژھان چھَس یہِ مےٚ خٲیِش چھا تہِ گژھِ بہٕ ہٮ۪کٕنۍ کٔرِتھ اِشاہ اللہ سُہ بہٕ کرٕ تَمہِ خٲطرٕ واریاہ زیادٕ محنت پَنُن گول ایٚچیٖو کرنہٕ خٲطرٕ بہٕ چھَس یَژھان تہِ کیٛازِ مےٚ چھُ واریاہ زیادٕ گیمَن سۭتۍ سَپوٹ سۭتۍ چھُ مےٚ واریاہ زیادٕ لَگاو بیٚیہِ چھُنہٕ مےٚ کیٚنٛہہ تہِ بہٕ چھَس یَژھان أتھی منٛز مطلب پَنُن یُس فیوٗچر پَنُن کیریر یہِ چھَس بہٕ یَژھان مطلب أتھِی منٛز مطلب سیٚٹ کَرُن اِنشاہ اللہ یہِ کرٕ بہٕ بَرابر